اَسلامُ علیکُم ڈاکٹَر صٲب تُہۍ چھُو حظ ڈاکَٹر عاقِب چھُوٕ اے سَر دَنٛدَس چھِ دود صحیح دَنٛدَس حظ کوٚرُن آز راتھ کیُتھ دود یہِ بیک سایڈُک دَنٛد چھُ مےٚ آ بِلکُل آز کٔرٕن فٔسٹ ٹایِم پین کٔرٕن آز راتھ کیُتھ صحیح اَتھ اَسہِ چھِ یُن کُلہامہِ پٮ۪ٹھ نزدیٖکھٕے نزدیٖکھٕے چھِ أسۍ آ نہ نہ وۄنۍ اَتھ کٔرٕن نہ آز گۄڈٕنِچ پین تَوَے وۄنۍ مِلیو نمبر تُہُنٛد تہٕ مےٚ دوٚپ گۄڈٕ تۄہہِ سۭتۍ کَرٕ بہٕ کَتھ گۄڈٕ تُہۍ کٔژِ بَجہِ کیٛاہ چھُو آسان اَتہِ کِلنِکَس پٮ۪ٹھ اچھا ٹھیٖک حظ چھِ اے بہٕ حظ چھُس دَپان مےٚ چھِنہ پین یَتھ تَوَے موجوٗب وَنییَم تُہۍ کٔژِ بَجہِ چھُو صُبحٲے شامَس چھُو نا تُہۍ آسان شایَد کٔژَن بَجَن تام چھُو آسان تُہۍ شامَن اچھا ٹھیٖک تیٚلہِ حظ ہٮ۪کہٕ بہٕ کوٗشِش کٔرِتھ تیٚلہِ یِمہٕ بہٕ شامَسٕے تۄہہِ نِش مےٚ باسان اچھا ٹھیٖک وۄنۍ پین حظ چھِ یَتھ اَتھ حظ گٔژھ پین رُکٕنۍ وۄنۍ اَگر تُہۍ وٕنۍکٮ۪ن کھٮ۪مو تیٚلہِ سُے ہہ کِہیٖنۍ بَچنُے حظ گوٚژھ وۄنۍ اے مےٚ حظ کٔر تَوَے تۄہی حظ کوٚرُم کال مےٚ دوٚپ بوٗزُم تُہُنٛد بوٗزُم مےٚ بوٗز مےٚ واریاہ مطلب یہِ چھِ واریاہ اَصٕل ڈاکٹَر صٲب کِہیٖنۍ اَہَن حظ یہِ چھِ تۄہی آسان پتہٕ پَتَہ چلو ٹھیٖک حظ چھِ بہٕ حظ یِمہٕ تیٚلہِ شامَن اَگر بہٕ ہیوٚک یہِ ہیوٚکُس یِتھ تیٚلہِ کَرو بہٕ کال تَمہِ وِزِ تہٕ اَدٕ حظ شُکریہ سَر